سَرکار ہیٚکہِ واریاہ لَکٕٹۍ لَکٕٹۍ یِم تُجارت چھِ کَران مَز مثلاً کہِ اگر کانٛہہ ہینٛڈ لوٗمُک بِزنیٚس چھُ کَران اگر تِمَن ییہِ نٔے نٔے سِکیٖمَن تحت ٲں لوٗن دِنہٕ تِم ہیٚکَن پَنُن لَکُٹ بِزنیٚس واریاہ پھٔہلٲیِتھ